سَتھ جَنؤری زٕ ساس اَرداہ نَو فروری زٕ ساس پنٛداہ شُراہ اَکتوٗبَر زٕ ساس ژۄداہ کُنوُہ جوٗن زٕ ساس وُہ اَٹھووُہ جُلاے زٕ ساس زٕتووُہ